مےٚ ہَسا اَنے اَنے یَوٕ شُپین لٮ۪پٹاپ اَکھ یُتھُے بہٕ گَرٕ ووتُس مےٚ مےٚ سا باسیٚو یہِ چھِ واریاہ یہِ چھِ واریاہ موٚکُر چیٖز اَمہِ سۭتۍ چھِ واریاہ دَربٕدٔری گژھان اَمہِ پٮ۪ٹھ چھِ غلط چیٖز نیرَان یہِ چھِ واریاہ پاوَر کھٮ۪وَان بیٚیہِ چھِ یہِ واریاہ بیٚیہِ چھِ اَتھ بیٹری نیرَان کَمٕے ٹایم بیٚیہِ چھُس نٮ۪ٹ وٮ۪ٹ چَلَان تیُٚتھ کینٛہہ نہ چھِس سِم لَگَان بیٚیہِ چھُس ہُہ سُپیٖکَرَن تہِ تھوڑا سُہ یُس آواز واواز تِژھ نہٕ اَسٕجۍ یِوَان کینٛہہ اَتھ چھِ واریاہ نۄقصانات اَتھ چھِ واریاہ نۄقصانات سِم تہِ نہٕ لَگہٕ سِم تہِ نہٕ لَگٲنی نہ چَلَان واے فاے نہٕ نہ نہ ہٮ۪کون یہِ چَندَس تُلِتھ بُہ بہٕ چھُسَن نہٕ ہٮ۪کَان یہِ کُنُے تُلِتھ مگر یہِ چھُ واریاہ موٚکُر یہِ چھِ موٚکُر چیٖز اَمہِ سۭتۍ چھِ واریاہ نۄقصان گژھان أکِس پَرن وٲلۍ شُرس مےٚ ٲسۍ سُہ مےٚ ٲسۍ دَپَان سٲری لٮ۪پٹاپ لٮ۪پٹاپ چھِ اَصٕل لٮ۪پٹاپ چھِ اَصٕل مگر لٮ۪پٹاپ چھِنہٕ کِہیٖنۍ اَمہِ اَمہِ سۭتۍ چھِ ہُہ اَمہِ سۭتۍ چھِ نۄقصانٕے ہوت واتَان بہٕ چھُس دَپَان یی یہِ لٮ۪پٹاپ مہٕ أنیو یہِ چھِ یہِ چھُ واریاہ موٚکُر چیٖز أمۍ اَتھ چھُنہٕ اَتھ چھُنہٕ اَتھ چھُنہٕ فَنٛگشَن تیٖژ رٕژ کِہیٖنۍ نہ چھِ اَتھ نٮ۪ٹ چَلَان سیوٚد نہ چھِ اَتھ سِم سلاٹ لَگَان نہ چھِ اَتھ سِپیٖکَر رٕتۍ اَتھ چھِ نٮ۪ٹ فَنٛگشَنِنٛگ تہِ لوٚت اَتھ چھِ واے فاے تہِ لوٚت بیٚیہِ چھِ یہِ زیادٕ ہُہ بِجلی کھٮ۪وَان اَتھ چھِ بِجلی پھِل بِجلی بِل واتَان واریاہ اَتھ چھِ واریاہ نۄقصانات اَتھ چھِ ہُہ اِنوٲٹَر تہِ أمۍ کوٚر اِنوٲٹَر تہِ ہُہ خراب اِنوٲٹَر تہِ گژھان اَمہِ سۭتۍ خراب بیٚیہِ گژھان اَمہِ سۭتۍ أچھِ تہِ خراب پںٛنِس پنٛنِس پانَس تہِ واتَان ہُہ صحتَس تہِ واتَان ہُہ اَمہِ سۭتۍ ہُہ واریاہ نۄقصانات أچھَن تہِ پٮ۪وَان اَمہِ اَمہِ سۭتۍ ہُہ أچھَن تہِ اَمہِ سۭتۍ پٮ۪وَان ہُہ نۄقصان نۄقصان واتَان اَمہِ سۭتۍ واریاہ بہٕ چھُس یی لٮ۪پٹاپ لٮ۪پٹاپ لٮ۪پٹاپ چھِ موٚکُر چیٖز أکِس پرن وٲلۍ شُرِس سُنٛد یہِ چھِنہٕ اَصٕل چیٖز کینٛہہ